مےٚ سہَ چھُ نہٕ زٕہٕنۍ تہِ کانٛہہ یہِ اِنَسٹروٗمؠنٛٹ چَلومُت کِہیٖنۍ نہٕ مگر مےٚ چھُ سؠٹھاہ شوکھ زِ بہٕ ہیٚچھہہَ وایلَِن چَلاوُن کیٛازِکہِ یُتھُے بہٕ وٕچھان چھَس وایِٮلَن چھِ آسان فِلمَن منٛز یا کہِ أسۍ کَرو سیٖریلَن ہٕنٛز کَتھ تہٕ مےٚ چھِ وٕچھمُت تَتھ منٛز مگر مےٚ چھُ واریاہ زیادٕ شوق بہٕ ہیٚچھہہَ گژھہہَ ہیٚچھِنۍ وایِلؠن کِتھ پٲٹھۍ چھِ چَلاوان مےٚ چھِ وایِلؠن واریاہ زیادٕ تہٕ خۄش کَران